سأنِس شُپین علاقعس منٛز یۄس ہٮ۪لتھ کِیر فیسلٹی چھ سۄ چھنہٕ میسر کیٚنٛہہ مطلب یِم ییٚتِکۍ ہسپتال چھ تم چھ وُنہِ پرٛانہِ طرزے ہسپتال بِلڈِنگ چھ وُنہِ واریاہ پرٛانہِ یِمن یِم کُنہِ ساتہٕ تہِ ہیٚکَن پٮ۪تھ ییٚتہِ ییٚتِچ ہسپتالن منٛز یۄس مِشیٖنری چھ تم تہِ چھ وُنہِ پرٛانہِ مِشیٖنہِ کانٛہہ نٔو مِشیٖن چھنہٕ وُنہِ ییٚتہِ آمٕژ اَننہٕ کیٚنٛہہ تِمو سۭتۍ چھ واریاہ پرٛابلِم گژھان بیٚیہِ تہِ پیشنٹن مثلن بٔڈۍ بٔڈۍ آپریشن چھنہٕ ہٮ۪کان ییٚتہِ ییتۍ کٮ۪ن ہاسپِٹلن منٛز گٔژھِتھ کیٚنٛہہ ییٚمہِ ییٚمہِ ساتہٕ وۄنۍ کیٚنٛہہ اٮ۪مرجنسی کیس چھ آسان تمہِ ساتہٕ چھ یِم ہسپتال دونکھہٕ دِوان ییٚلہِِ نہٕ اَتہِ یِم مِشیٖنٔری آسے أزۍ کہِ زمانچہِ اور تمہِ ساتہٕ اٮ۪مرجنسی کیسس منٛز چھ پٮ۪وان پتہٕ اَسہِ پیشنٹ کرُن رٮ۪فر سری نگر یا چھ سٔہ کران أسۍ باقین سِٹیٹن منٛز رٮ۪فر أسۍ یتھ منٛز دہلی چھ یِوان چندی گڑ چھُ یِوان اور تٔمہِ سۭتۍ چھُ یُس پیشنٹ چھُ آسان تِمن چھُ آسان آلریڈی دُکھ اور ییٚلہِ تِم رٮ۪فر چھ پٮ۪وان بیٚیِس سِٹیٹن کرٕنۍ تِمن چھُ بِچارن واریاہ خرچہٕ بڈان امہِ سۭتۍ گو یِم ہسپتالہٕ عام لُکن ۂنٛدۍ سہولیات خأطرٕ أسۍ تٔمے ہسپتال چھ تٔمن عام لُکن خأطرٕ پرٛابلِم تہٕ تاون بنان اگر أسۍ بیٚیہِ ییٚتۍچہِ لیبہٕ وٕچھو یِمن ہسپتالن منٛز تٔمن لیبن منٛز چھنہٕ سأری ٹیسٹ گژھان کیٚنٛہہ تم لیبہٕ پزن ایٚڈوانس کرنہِ زِ ییٚتہِ ہر کانٛہہ ٹیسٹ ہیٚکہِ ہا گٔژھِتھ عام لُکن گژھہِ ہا سہوٗلیت اور تِم تِمن پیٚیہِ ہا نہٕ گژھُن پرایویٹ لیبن پٮ۪ٹھ کیٚنٛہہ تَتہِ زیٛادٕ پأنٛسہٕ خرچاوٕنۍ تِمن ٹیسٹن چھ لگان زیٛادٕ پونٛسہٕ اور تٔمن پیٚیہِ ہا تور گژھُن کیٚنٛہہ بیٚیہِ یِم ڈاکٹر چھ تمہٕ چھ پرٛایویٹ پرٮ۪کٹِس زیٛادٕ کران تم چھ آسان یُس تِمن پنٔنۍ گورمیٚنٹ ڈیوٗٹی چھ آسان ہاسپِٹلن منٛز تِم چھ آسان مٔنٛزۍ اٮ۪بسٮ۪نٹ مٔنٛزۍ چھ دِوان کمےٕ گنٛٹہٕ أتی ہسپتالن منٛز اور زیٛادٕ چھ تم کران فوکس پرٛایویٹ اَتھ پرٛایویٹ کِلنِکس پٮ۪ٹھ اَتھ پزِ ہا گورمیٚنٹس اٮ۪کشن نیُن زِ أمن ڈاکٹرن سِٹرِکٹنٮ۪س کرٕنۍ زِ یِم دِیٖہان پنٔنۍ ڈیوٗٹی برابر یِمن ہسپتالن منٛز ییٚمہِ سۭتۍ أکِس عام لُکس واتہِ ہا سہوٗلیت بیٚیہِ آ چھ آسان یِمن ہسپتالن منٛز واریاہ بیٖڈ مطلب منیجمِنٹ چھ آسان مطلب سُہ چُھنہٕ ٹھیٖکھ کیٚنٛہہ مِس منیجمِنٹ چھ یِمن ہسپتالن منٛز گژھان لُکھ آسان زیٛادٕ ٹِکٹن یِم لاین چھ آسان واریاہ زیٖٹھ اَتھ خأطر پزِ ہا آن لاین رِزرویشن کرٕنۍ گورمِنٹس یِمن ہاسپِٹلن منٛز یُس پیشنٹ آسہِ ہا سُہ ہیٚکہِ ہا آن لاینے ٹِکٹ کٔرِتھ اور تٔمہِ سۭتۍ آسہِ ہا تٔمِس جلدی وأرۍ یِوان اَتہِ آسہِ ہا نہٕ یہِ بیٖڈ ییٖژاہ سمان أمَن ہسپتالن منٛز کیٚنٛہہ گوٚو یِم ہسپتال پزَن اَسہِ ماڈرنایِز کرٕنۍ زیٛادٕ ییٚمہِ سۭتۍ لُکن عام لُکن یِیہِ ہا فأیِدٕ